السَلامُ عَلَیکُم وعلَیکُم السَلام بہٕ حظ چھُس صُبحَن فَجَر وَقتہٕ وَتھان پَتہٕ چھُس پَران نٮ۪ماز نٮ۪ماز پٔرتھ چھُس بہٕ یِوان واپَس گَژھان چھُس قَبرِستان پَران چھُس پَننؠن والِد والدینَس فاتے تمہِ پَتہٕ چھُس بہٕ واپَس یِوان یہِ اَنان چھُس دۄد گورِس نِش بیٚیہِ چھُس اَنان ژوٚٹ کاندرِس نِش یِوان چھُس گرٕ چیٚوان چھُس چاے تمہِ پَتہ چھُس بہٕ کٲم کَران نِیران نٮ۪بَر کُن گَژھان باغس کُن وُچھان چھُس تتہِ مہ چھُ کیٚنٛہہ دوَہ وَوہ کَرُن دَوَہ چھُس بہٕ وُچھان اَگر کَرنُک ضرورَت اوس تہٕ تیٚلہِ چھُس بہٕ دَوَہ تہِ کَران تہٕ اِتھے پٲٹھۍ چھِ اَکھ بَجان پَتہٕ چھُس پَران نٮ۪ماز کھیٚوان چھُس بَتہٕ یِوان چھُس بیٚیہِ باغس کُن چَکرا دِنہِ پَتہٕ چھُس یِوان واپَس اکہِ دۄیہِ گَنٹہٕ باد پَتہٕ چھُس بہٕ اَکھ زٕ گنٹہٕ شوٚنگان تہِ تمہِ پَتہٕ چھُس بہٕ نیران گَر گَاڑِ کُن چَکرَس شُرؠن سۭتۍ پارکہِ منٛز

اَسہِ چھِ آس پڑوسٕے اَکھ لۄکٕٹۍ مۄکٕٹۍ پارَک سۄ چھِ واریاہ اَصٕل تَتھ منٛز چھِ اۭں شُرۍ شُرٮ۪ن خٲطرٕ وارِیاہ اَصٕل یہِ بَنومُت سِلایِڈ وِلایِڈ یِم چھِ تِم رکنہ تہِ چیٚوان بیٚیہ چھِ جولہ تہِ چیٚوان تَتہِ بیٚیہِ چھِ وارِیاہ اَصٕل ایٚنجاے کَران تِم تَتہِ نہ حظ اَسہِ چھِ دانہِ باغ بیٚیہ چھِ ژونٹھ باغ تہِ چھِ اَسہِ وارِیاہ زیادٕ فوکَس چھِ أسۍ کَران اتھ ژونٹھ باغس پٮ۪ٹھٕے اسہِ چھِ زیادٕ کُلو بیٚیہ چھِ کِنور بَنٲیمٕتۍ بیٚیہِ چھِ کُلو کَم کَیٚنٛہہ سیر کھنٛڈ زیادٕ ریٹھ چھِ یِوان کُلوَس کٔہۍ چھِ سۄ چھِ اَگَرے نٮ۪برِم کَتھ کَرو اَگَر سُہ نٮ۪برٕ نٮ۪بَر نِمو تیٚلہِ گَژھہِ سۄ تَتہِ سَدَہ اَردَہ شیٚتھ مَگَر ییٚتہِ چھِ تَتھ یِوان کاہہ شیٚتھ اَصٕل ریٹھ چھِ زَبَردَست ریٹھ ییٚمہ حسابہٕ مال آسہِ اَگرے مِثال مےٚ چھِ ساس پیٹہِ وَسان ایٚوریج اَگَرے ساس پیٹہِ وَسن مےٚ تیٚلہِ ہیٚکہ بہٕ نٮ۪بَر دِتھ تِم اَگَرے ساس بۄن وتھ لَگبَگ شیٚے سَتھ ہتھ تیٚلہِ چھُس بہٕ پِرٮ۪فَر کَران ییٚتی کُنُن ہُتھ کٲٹھۍ چھِ گَژھان مےٚ گاٹہٕ اَگَر نٔے اَگَر مےٚ کَم آسہِ مال تیٚلہِ کٕنہٕ بہٕ ییٚتی اَگَرے زیادٕ آسیٚم تیٚلہِ کٕنہٕ بہٕ نٮ۪برٕ گۄلڈَن تہِ چھِ أسۍ بَناوان بیٚیہ چھِ بَلگیرِیا تہِ بَناوان بَلگیرِیا سۭتۍ چھِ پالنیشَن گَژھان کُلٮ۪ن بیٚیہِ چھِ یہِ چھِ أسۍ بیٚیہِ بَناوان پَننہِ خٲطرٕ بیٚیہ رِشتہٕ دارَن ہنٛد خٲطرٕ یِم چھِنہٕ أسۍ کٕنان زیادٕ کینٛہہ گوٚو رِشتہٕ دارن چھو تُہۍ یِموٕے چیزو یِموٕے ژونٹھو منٛز گفٹہٕ پیٹیا سوزان آ یہِ چھِ أسۍ سارنٕے سوزان سارنی رِشتہٕ دارَن اَکھ اَکھ پیٹیا بیٚیہ یُس تہِ مَنٛگہِ تٔمس چھِ أسۍ سورٕے دِوان دانہِ چھِ نِیران پانژھ شیٚے گوینٹَل بیٚیہِ چھِ تَتھ گاسہٕ نیران گاسہ سُہ گاسہ چھِ لَگان اَسہِ بَرٲے کَرنَس تہِ چھِ لَگان گاسہ تمہِ سۭتۍ چھِ یِوان اَسہِ وارِیاہ سہولِیت بیٚیہ چھِ دانہِ تَراوُن اسہ مِشینہِ منٛز تَتہِ چھِ سُہ مُنان پَتہٕ چھِ نِیران توٚمُل بیٚیہِ چھِ نیران تَتھ پوٚیہِ تہِ تمہِ سۭتۍ چھِ لَگان چایہِ منٛز تَراوان سٔت تَتھ چھِ وارِیاہ آسان مَزٕ لَگان بہٕ چھُس تَتھ فِری ٹایمَس منٛز کَران لِکھُن چھُس بہٕ یژھان بیٚیہ چھُس بہٕ پَران تہِ چھُس بہٕ بہٕ چھُس نِوٕز پیپَر تہِ پَران بیٚیہ چھُس بہٕ خَبرٕ وَبرٕ بوزان بیٚیہ چھُس یہِ ناوَل واوَل لَکھان پَننہِ خٲطرٕ

بہٕ چھُس پَران کٲشُر اَخبار کٲشُر اَخبار چھِ أسۍ پَننہِ خٲطرٕ پَران بیٚیہ چھِ تَتھ منٛز پَننہِ خَبرٕ آسان بہٕ چھُس نہٕ نٮ۪برِم خَبرٕ زیادٕ پَران کِینٛہہ بہٕ چھُس پَننہِ یِمَے کٔشیرِ ہِنٛز خَبرٕ بو لَکچارَس منٛز ٲسۍ أسۍ فِلمہٕ وُچھان مَگَر پَتہٕ چھُس وۄنۍ چھُس نہٕ بہٕ وُچھان فِلمہٕ کیٚنٛہہ گرٕچ ذمہٕ دٲری آسَن وارِیاہ کیٚنٛہہ اِسلیے چھُس نہٕ بہٕ وُچھان آز فِلمہ کِیٚنٛہہ

تَتہِ چھِ وارِیاہ اَصٕل مَزٕ لَگان تَتہِ کیاہ چھِ تیوت ییٚمہ سۭتۍ لُکھ چھِ یِوان تَتہِ چھِ پَہاڑ بیٚیہ چھِ تَتہِ وارِیاہ اَصٕل پوش ووش بیٚیہِ چھِ واٹَر فال تہِ بیٚیہ چھِ وارِیاہ اَصٕل چھِ تتہِ سورٕے فیسَلٹی ٹھیک امہِ عَلاوٕ کَرو أسۍ تَتھ کَتھ تُہۍ چھوا گٔمٕتۍ زَانٛہہ کنہِ ٹریکَس پؠٹھ یا کُنہِ ہایکِنگ کَرنہِ کُنہِ یا کیٚمپِنگ کَرنہِ کُنہِ جَنگلَس وَنگلَس منٛز یا کوٚت چھو تُہۍ گٔمٕتۍ آ لَکچٲرَس منٛز گٔیے أسۍ پڑی بِیا چھِ تَتھ ونان تور گٔیے أسۍ دۄن ترٛیٚن دۄہَن ٹرِیکِنگ کَرنہِ تَتہِ لوٚگ وارِیاہ زَبَردَست مَزٕ فَیَر نار وار تہِ زول اَسہِ آرام سان تَتہِ بیٚیہ بَتہٕ وَتہ تہِ روٚن آرام سان تَتہِ وارِیاہ اَصٕل اوس تَتہِ

اَسہِ أسۍ گۄڈٕنِتھٕے وٲت أسۍ تور تمہِ پَتہ کٔر اَسہِ کٲم اَسہِ دِیُت ٹیٚںٹ ٹیٚنٹ دِیُت اَسہِ پَتہٕ کٔر اَسہِ کٲم پَتہ زول اَسہ نار شام وَقت اوس روٚن اَسہِ بَتہٕ وَتہٕ تہٕ کھیٚو اَسہِ بَتہٕ پَتہٕ شٔنگۍ پَتہٕ ٲسۍ أسۍ وارِیاہَس کالَس نٮ۪بَر کُن بیٚہتھ ٲسِوٕ تَتہِ تارکَن کُن وُچھان تارکَن کُن ٲسۍ وُچھان تَتٮ۪ن اوس اَلگٕے ماحول بیٚیہ ٲسۍ خاموشی تَتتھ نہ تَتٮ۪ن اوس اَلگٕے ماحول تَتٮ۪ن اوس سَن سَن ریز تہِ رَایِز تہِ ٲسۍ أسۍ وُچھان آرام سان

یوٹِیوب چھُس بہٕ مَنٛزٕ مَنٛزٕ یوز کَران ییٚلہِ مےٚ کیٚنٛہہ ضرورَت آسہِ کیٚنٛہہ وِیڈیو آسیٚم کَڑن مےٚ آسہِ نہٕ کیٚنٛہہ تَگان بَناوُن بہٕ چھُس یوٹِیوب پٮ۪ٹھَے سٔرٕچ کَران پَتہٕ چھُس وُچھان تمہِ پؠٹھ پَتہ چھُس بہٕ بَناوان سُہ گَرِ اَگَرے کیٚنٛہہ تہِ آسہِ مےٚ بَناوُن

ہَر کٲنٛسہِ کٲشِرِس چھِ یِوان پَنُنٕے گَرُک تٔمِس چھَنہ پَننہِ گَرٕ وَراے آیی یِوان کیٚنٛہہ مےٚ تہِ چھِ بہٕ تہِ چھُس یِتھَے کٲٹھۍ مےٚ تہِ چھنہ پَننہِ گَرٕ وَرٲے آیی یِوان کِیٚنٛہہ بہٕ چھُس یہِ کیٚنٛہہ تہِ آسہِ بہٕ چھُس کھیٚوَن گَرِ

سٲروٕے کھۄتہٕ زیادٕ پَسَنٛد چھِ مےٚ یِوان رازمہ یِم مِیانہِ گَرِکۍ چھِ بَناوان تِم تِمَن چھِ آسان اَلگٕے مَزٕ سارِی کھۄتہٕ زیادٕ پَسَنٛد چھِ مےٚ تَتہِ آبہٕ گوش

مےٚ چھِ سَبٕز پَلو گَژھان خۄش سَبز رَنگ چھِ مےٚ گَژھان خۄش بیٚیہ چھِ مےٚ سَبٕز چھِ مےٚ مَکانس تہِ کوٚرمُت مےٚ چھِ وارِیاہ خۄش لَگَان یہِ سَبٕز رَنگ نہ فِلہال چھِ لَۄکٕٹۍ چھِ مےٚ شُرۍ تِم چھِ وُنہِ فِلہال پَرن یُتھ نہٕ یُتھ مےٚ تِم کیٚنٛہہ بَنن پَتہٕ کَرٕ بہٕ تِمَن خانٛدَر مَکان چھِ مےٚ پَننہِ خٲطرٕ بَنومُت تمہِ پَتہٕ چھِ اَسہِ بِیاکھ مَکان بَناوُن شُرٮ۪ن خٲطرٕ

نَہ خۄدایَس حَوالہ تِم چھِ اَصٕل پَران سٲری ماشا اَللہ تِم چھِ اَکھ چھُ یِژھان بَنُن ڈاکٹَر بِیٛاکھ چھِ فِلہال لَۄکٹٕے سُہ چھِ پَران

مےٚ چھِ رایَل ایٚنفیلڈٕ بایَک خۄش گَژھان سۄ چھِ وارِیاہ اَصٕل بایَک سۄ چھِ کمفٲٹیبٕل بایِک آ بہٕ چھُس لَداخ گوٚمُت اکہِ لَٹہِ مےٚ لوٚگ تَتھ پؠٹھ بایکہِ پؠٹھ وارِیاہ اصٕل مَزٕ گَژھنَس تور اَچھا کوٚت گٔیوٕ تُہۍ لَداخ پیٚنگانگ ویٚنگانگ گٔیوا تُہۍ ییٚتہِ تھری ایڈیَٹٕس چھِ گٔمٕژ شوٹ آ آ تور چھُس بہٕ گوٚمُت بیٚیہ چھُس بہٕ یوڑ گوٚمُت اَتھ کیاہ چھِ وَنان کَرگِل تہِ چھُس بہٕ گوٚمُت بیٚیہ چھُس بہٕ یُس سٲوٕے کھۄتہٕ خَتَرناک یُس سٲروٕے کھۄتہٕ خَطرناک روڈ چھِ یِوان ماننہ تَتھ چھِ زوجی زوجیلا پاس تَتھ تور چھُس بہٕ گوٚمُت مےٚ وُچھ سُہ سورٕے اَصٕل پٲٹھۍ

سٲری کھۄتہٕ گٲڑ چھِ اَسہِ اَکھ تھٔمٕژ مےٚ مےٚ چھِ وینِو پَسَنٛد سۄے چھِ مےٚ تھٔمٕژ نَہ نَہ زٔمین دٲری چھِ اَتھ چھِ وارِیاہ محنَت پیٚوان کَرٕنۍ زٔمین دٲری اَگَرَے تِم اَگَر سُہ ڈاکٹَر بَنہِ ہا بوٚڑ اکھ تیٚلہِ سُہ اوس وارِیاہ کِیٚنٛہہ بِیٚہتھ اوس سا ہا ہَر کیٚنٛہہ تٔمِس تٔمس ٲسۍ نہٕ زٔمین دٲری کَرنٕچ ضرورتھٕے اَگَر سُہ ڈاکٹَر بَنہِ

آ بہٕ چھُس گِنٛدان کِرکَٹ اوسُس بہٕ لَکچارَس منٛز گِنٛدان آز چھُس نہٕ بہٕ گِنٛدان کِرکَٹ کیٚنٛہہ بیٚیہِ چھُس نہٕ بہٕ خاص گیمہ گِنٛدان آز کیٚنٛہہ اَچھا چَلو شُکرِیہ جِناب توہہِ دِتوٕ سٲنِس پَلیٹ فارمَس پؠٹھ پَنُن قۭمتی ٹایم امہِ خٲطرٕ چھُس بہٕ شُکرِیہ السلام عَلَیکُم وعلیکُم السلام شکریہ